اگر أسۍ کَتھ کَرو یِم زن أسۍ گیٚمہٕ گِنٛدان چھِ یِم کٔمہِ آیہِ چھِ اَسہِ مطلب یُس سُہ پرٛابلِم چھِ اَمہِ کٔمہِ آیہِ چھِ أسۍ سالوٗ ہٮ۪کان کٔرِتھ تِکیٛازِ اگر أسۍ گیٚمہِ گِنٛدان چھِ یُس سُہ دٮ۪ماغ سون چھُ یہِ چھُ روزان گیٚمن کُنتھ تہٕ بیٚیہِ چھِ اَسہِ مدتھ دِوان کَتھ منٛز مطلب کانٛہہ تہِ پرٛابلِم کانٛہہ تہِ مُشکِل سالوٗ کَرنس تِکیٛازِ ییٚلہِ زن اَکھ تندرُس جِسم آسہِ تندرُس کۄسچنن دِ سُہ پتہٕ تِتھٕے پٲٹھۍ آنسر تہِ یِموے چیٖزو سۭتۍ چھُ اِنسانس مِثالن مدتھ میلان تہِ یہِ چھُ ہٮ۪کان کُنہِ تہِ پگاہ یُس أمِس مُشکِل یِیہِ تتھ اَصٕل پٲٹھۍ مطلب سالوٗ جواب دِتھ تِکیٛازِ وارِیاہ اگر أسۍ وُچھو مُشکِل چھِ پٮ۪وان اَکِس اِنسانس گیٚمہِ دوران مِثالن اگر أمِس دَب لوٚگ تہٕ أمِس کیٛاہ بنہِ تیٚلہِ تہِ چھُ پٮ۪وان اِنسانس یِم یِم چیٖز کیٚنٛہہ تھاوو یِم أمِس ہیٚلٕف کَران تہٕ بیٚیہِ وُچھو اگر أسۍ یہِ گیٚم چھُ یہِ کٔمہِ آیہِ چھِ اَسہِ مدتھ مطلب دِوان یہِ سونٛچنس مدتھ تِکیٛازِ اگر أسۍ وُنکٮ۪س گیٚم گِنٛدو یا کرکٹٕچ کَتھ کَرو ییٚلہِ اِنسان کِرکٹ چھِ گِنٛدان کانٛہہ پُلیر چھِ آسان گرٛاونٛڈس منٛز تہٕ زٕ چھِ آسان گِنٛدان مگر یُس ٹیٖمُک کپٹین چھُ آسان یہِ چھُ آسان سونٛچان بہٕ کٔمہِ آیہِ نِمن یہِ پُلیر آوُٹ مےٚ کیٛاہ پزِ أمِس کَرُن ییٚلہِ سُہ سونٛچان چھُ یُس تٔمۍ سٕنٛز یہِ دٮ۪ماغ سونٛچُن چھُ یہِ چھُ اکھ اَکھ پانس انٛدر اکھ سُہ تَمہِ آیہِ سونٛچان یہِ چھُ نہَ دِوان دٮ۪ماغس پٮ۪ٹھ زور دَپان چھِ نہِ مےٚ چھِ آوُٹ کَران ییٚمیُک نتیٖجہِ چھُ نیران یُس أمۍ سُنٛد دٮ۪ماغٕچ مطلب صلٲحیت چھِ یہِ چھُ بَڑان أمۍ سُنٛد چھُ مطلب یہِ چھُ ہٮ۪کان گۄڈَے جج کٔرِتھ بہٕ کٔمہِ آیہِ نِمن یہِ آوُٹ یا مےٚ کۄس بال یا بالر بالرس چھِ پٮ۪وان گۄڈَے سونٛچُن تہٕ بالرس سُنٛد یُس یہِ سونٛچ تہِ یہِ تہِ چھُ أکِس اِنسانس أمۍ سُنٛد سونٛچہِ منٛز بَڑاو دِوان تاکہِ باقٕے یِم أمِس ٲٹھ نَو پُلیر چھِ تِم تہِ چھِ سوںٛچان اگر أسۍ سٲلمس منٛز کُلس منٛز وُچھو سٲلِم یِم پُلیر چھِ آسان چاہیے بیٹٕس مین تِمن چھُ سٲلِمن پٮ۪وان سونٛچُن تہٕ أسۍ کیٛاہ کَرو